سپوٹسَن منٛز چھِ واریاہ اَصٕل کِرکَٹ فُٹ بال ہَر کانہہ چیٖز یِمَن منٛز واریاہ مَزٕ چھُ یِوان اَسہِ پَزِ ٹوٗرِسٹَن یمَن چیٖزَن ہُند تہِ بارے منٛز وَنُن سانہِ کٔشیٖرِ منٛز چھُ کِرکَٹُک کَم اِستعمال یِوان کرنہٕ جب کہِ أسۍ چھِ یِمَن سَزٕ لٔنٛگِس وَزٕ لٔنٛگِس منٛز زیادٕ اِنٹرٛسٹ أسۍ چھِ آسان یِمنٕے چیٖزَن زیادٕ پَتہٕ کٲشِر